یُس اَسہِ یہِ سَپوٹ چھِ یہِ ہَسا یہِ چھِ صحت منٛد یہِ زِندگی روزنَس منٛز واریاہ زیادٕ مَدتھ کَران کیٛازکہِ اَمہِ سۭتۍ ہَسا یُس یُس سُہ باڈی ہُنٛد ویٹ چھِ آسان وَزن سۄ چھِ برقرار روزان بیٚیہِ ہَسا یِم مَسٕل چھِ آسان تِم ہَسا چھِ بَنان سٕٹرانٛگ أڈجہِ ہَسا چھِ بَنان سٕٹرانٛگ بیٚیہِ ہا یِم اَکھ چھِ نٔے نٔے یِم سِکلہٕ ہیٚچھان نٔے نٔے یِم کَلا ہیٚچھان بیٚیہِ ہَسا یہِ کیٚنٛہہ ڈِپرٮ۪شَن وِپرٮ۪شَن کیٚنٛہہ بیٛاکھ یہِ آسان کیٚنٛہہ ٹٮ۪نشَن سُہ ہَسا چھِ ژَلان ییٚلہِ أسۍ کیٚنٛہہ رَنِنٛگ چھِ کران ویٹ لِفٹِنٛگ چھِ کران کِرکَٹ چھِ گِنٛدان یا بیٚیہِ کیٚنٛہہ سۭتۍ چھِ گِنٛدان تَمہِ سۭتۍ چھِ واریاہ مَدتھ مِلان